السلام علیکُم ورحمتُہ اللہ جناب تُہۍ چھُو حظ ٹھیٖک ٹٔرٕف اَہَن حظ اَہَن حظ تُہۍ چھُو حظ ٹٔرٕف اونَر چھُو حظ سَر اَہَن حظ اَہَن حظ جناب جناب سَر اَسہِ حظ چھِ سنٛڈے دۄہ حظ میچ سَر فٔسٹ اِنِنٛگ حظ آسہِ سَر اَہَن حظ اَہَن حظ بِلکُل حظ سَر نَہ نَہ نَہ دھونٛکہٕ نہٕ حظ گژھِ نہٕ سانہِ سۭتۍ کیٚنٛہہ سَر

کِہیٖنۍ حظ اَہَن حظ بِلکُل سانہِ سۭتۍ نہٕ حظ گژھِ نہٕ پرٛابلِم کیٚںٛہہ کِہیٖنۍ حظ بِلکُل ٹھیٖک حظ جناب ٹھیٖک حظ ٹھیٖک حظ بِلکُل حظ بِلکُل حظ جناب صحیح کَتھ حظ سَر مگر بوٗزِو حظ تُہۍ بوٗزِو حظ بوٗزِو حظ سَر بوٗزِو حظ تُہۍ حظ چھُو وَنان صحیح ساس رۄپیہِ حظ ووٚنوُ تۄہہِ بیٚیہِ بالہٕ زٕ تہِ أتی ٹھیٖک حظ چھُ بالہٕ زٕ اَسہِ چھِ انٛنہِ انٛنہِ انٛنہِ بالہٕ زٕ أسۍ اَنو کُنۍ تہِ دُکان پٮ۪ٹھ یہِ وۄنۍ اَنو نہٕ نِمو نہٕ تَتہِ کِہیٖنۍ وۄنۍ نِمو أتی بالہٕ یہِ یہِ چھِ حظ بال کُس کالٹی حظ چھِ یہِ چھِ حظ اَصٕل کالٹی کِنہٕ یہِ چھو تۄہہِ تھٲومٕژ لوکلٕے پَتہٕ یَتھ اَوَر ژور نیرَن تہٕ ٹھیٖک حظ سَر مگر وۄنۍ کٔرِو حظ تُہۍ اَکھ چیٖز کٲم ٹھیٖک حظ ٹھیٖک حظ سَر مگر وۄنۍ کٔرِو تُہۍ مہربٲنی اَسہِ پٮ۪ٹھ اَکٕے یُس یہِ ساس رۄپیہِ وَنان چھُنہٕ حظ یہِ حظ چھِ تھوڑا گژھان ہنا درٛوگ پہنَس وٕچھ حظ بالہِ فیٖس تہِ چھِ کَڑُن پٕلیرو منٛزٕے پٕلیر چھِنہٕ آسان اورٕ مُلٲزِمٕے تِم اَنَن پونٛسہٕ تہٕ پَتہٕ نِبھاوان تِم اَد کیٛاہ تَنخواہ وَل سہلٕے چھِ آ آز زَن ترٛاوو بالی یہِ حظ چھِ مٔزوٗر جناب أڑۍ چھِ سیٚکہِ کٲم کَران أڑۍ چھِ والان ژوٗنٛٹھۍ تِمنٕے چھِ پَتہٕ بِچیٛارٮ۪ن یہِ فیٖس پٮ۪وان دیُن ٹھیٖک حظ چھُ وۄنۍ سَتھ ہَتھ حظ گوٚو وۄنۍ وۄنۍ حظ گٔے رۄپیَس شےٚ ہَتھ حظ فیٖس اَتھ منٛز چھِ حظ اَسہِ میٹ میٹ چھِ حظ اَتھ چھِ حظ میٹ میٹَس پٮ۪ٹھ گِنٛدُن کِنہٕ یہِ چھُ میٹہٕ روٚستُے حظ آچھا ٹھیٖک حظ ٹٔرٕف اَسہِ چھِنہٕ میٹَس ویٹَس پٮ۪ٹھ کِہیٖنۍ حظ ٹھیٖک حظ چھِ جناب أسۍ حظ کَرو کٲم وۄنۍ حظ گٔے رۄپیَس شےٚ ہَتھ تھٲیِو حظ تُہۍ اَسہِ یاد تہٕ بال وۄنۍ نِمو أسۍ أتی تُہۍ حظ کٔرۍزیو سَر اَسہِ یہِ فِکٕس اَد حظ السلام علیکُم